آ سقلین صاب تُہۍ ؤنۍ تو مےٚ جموں کشمیٖرس منٛز گٔے ان امپلایمینٹ ریٹ گٔے ہاے تہٕ بیٚیہِ چھُ یہِ بیاکھ چیٖز ییٚیہِ گے سوسایڈ ریٹ تہِ گوٚو واریاہ ہاے تُہۍ ؤنۍ تو مےٚ اَتھ کیٛاہ وجہ چھُ تہٕ اَتھ کُس میجر تُلۍ گورمینٹ تہٕ یہِ گژھِ ٹھیٖک آ اَمیُک مَسلہٕ چھُ ان گۄڈٕ کَرو أسۍ کَتھ ان اؠمپلایمینٹ جیسے کہِ بے روزگٲری بے روزگٲری گٔیے ہو ہاے اَمہِ موٗجوٗب اَسہِ چھِ نیران لِمِٹِڈ پوسٹ گورمینٹ جاب چھُ پرؠتھ کانٛہہ اِنسان چھُ لگ بگ گورمینٹ جاب پریفر کران پوسٹ چھِنہٕ تیٖتۍ نیران کینٛہہ ییٖتیاہ اَن ایمپلایم ان اؠمپلایڈ یوٗتھ چھِ یوٗتھ چھِ واریاہ زیادٕ لِمِٹِڈ چھُ آسان پوسٹ اگر ہسا بہٕ کَرٕ کَتھ اَکہِ سٕپیسفِک ایٚگزامٕچ اَکھ ایٚگزام گوٚو ایم ٹی ایس اؠگزام گوٚو جے اینٛڈ کے یَس منٛز تتھ منٛز ٲسۍ لگ بگ ستہٕ شیٖتھ شیٚتھ ایٹی ایٹ سیٚون ڈَبل زیٖرو لگ بگ ایٚپراکسِمیٹلی ٲسۍ یِیٖتۍ پوسٹ تُہۍ چھُو پاے فارَم کٔر فارم بوٚر ایٹ لیٖسٹ ساڑو ترٛیو لَچھو امیُک مطلب گوٚو ٲٹھ ساس سَتھ ہَتھ گٔے آباد یِم باقٕے مطلب ترٛےٚ لچھ ژتجی ساس چھِ تِم روٗدۍ بیٚیہِ بے روزگارٕے گٔے بے روزگٲری ریٹ چھِ امے سۭتۍ ہاے گژھن پوسٹ چھِنہٕ تیٖتۍ نیرَان کینٛہہ گورمینٹ چھُنہٕ پالسی تِم فریم کَرَان کینٛہہ ییٚمہِ سۭتۍ یِمن بےٚ روزگارَن فٲیدٕ واتہِ ہا اَوَے چھُ اَن ایمپلایمینٹ ریٹ ہاے سُسایڈ سُسایڈ تہٕ اَن ایمپلایمینٹ چھُ جُڑِتھ پانہٕ ؤنۍ چھِ یِم جُڑِتھ اگر ہسا بے روزگار روٗد أمۍ دیُت دۄہہِ لٹہِ اؠگزام یہِ روٗد بیٚیہِ تہِ بے روزگارٕے أمِس یہِ چھُ پننہِ زندگی نِش یوٗتاہ تنگ یِوان یہِ چھُ پَتہٕ اَمہِ پَتہٕ سوٗسایڈ کران یا یا تِم بیٚیہِ تہِ چھِ کینٛہہ سوسایڈَس چھِ واریاہ کینٛہہ ریٖزَن سوسایڈ کیازِ چھُ گژھان زیادٕ لو فیلِیر تہِ چھُ اکھ ریٖزَن اَتھ منٛز لَو فیلِیر سۭتۍ تہِ کانٛہہ مطلب کٲنٛسہِ کورِ یا کٲنٛسہِ لٔڑکَس ملیو دۄنٛکھٕ پانٛژَن شیٚن ؤریَن کٔر أمۍ تھٲو أمۍ رِلیشَن کٲنٛسہِ کورِ لٔڑکَس سۭتۍ کورِ أمِس مِلے دوکھہٕ اکثر چھِ یِم سوسایڈ کیس کران لٔڑکی کیازِ یِم چھِ آسان لٔڑکی چھِ سؠنزٹِو آسان ییٚمہِ أمِس لٔڑکہٕ کانٛہہ دونکھہٕ دِیِو امہِ پتہٕ چھِ یہِ پانٛژَن شیٚن ؤریَن أمِس سۭتۍ رِلیشَن تھٲوِتھ پَتہٕ چھُس دۄنٛکھٕ دِوان تہٕ امہِ پَتہٕ ہَسا چھِ یہِ مَجبوٗر گژھان یہِ سوٗسایڈ کَرنہٕ خٲطرٕ یا گَرَن منٛز چھِ زَنان زیادٕ کَر زیادٕ تَر چھِ زَنان یِم سوٗسایڈ اؠٹمپٹ کران کیازِ یِم چھِ آسَان یِم چھِ آسَان وایلَنسٕکۍ شِکار گٔمٕتۍ یا ہیرسمنٛٹٕکۍ سوسایٹی منٛز چھِ ہیرسمنٹٕکۍ شِکار آسان یِم زَنان گَمژٕ یِم چھِنہٕ بہران کٲنٛسہِ وَنٕنَس یِم پَنٕنۍ دُکھ یِم ہَسا چھِ اَوے سوسایڈ کَران